اَکثر چھِ أسۍ موبایل ڈیٹا یوٗز کران مگر ییٚلہِ اَسہِ پیک پَنُن ختٕم گژھِ تَمہِ ساتہٕ چھِ أسۍ أکِس بیٚیس واے فاے کنیکشن تہِ منٛگان تہٕ تَمیُک پاس وٲرڈ تہِ چھُ اَسہِ آسان سیو تھومُت لِہذا کٔرِتھ ییٚمہِ ساتہٕ تہِ اَسہِ زانٛہہ پروبلِم چھِ باسان تَمہِ ساتہٕ چھٕ أسۍ یارن دوستن واے فایُک سہارٕ نِوان تہٕ یا اَگر أسۍ کُنہِ انسٹچوٹس منٛز گژھو تَتہِ چھُ آسان تِمن واے فاے تہٕ تمیُک یوٗز تہِ چھِ أسۍ کران تہٕ اَگر أسۍ کَتھ کرو بہٕ چھُس یُس بہٕ پیک چھُس تراوان بہٕ چھُس تراوان ژور ہَتھ کُنہٕ شيٖتھ پیک تہٕ سُہ چھُ آسان شُوَنٛزہن دۄہن پٮ۪ٹھ تہٕ تَتھ اَنٛدر چھِ اَسہِ میلان ڈۄڈ جی بی پٔر ڈے تہٕ لِہذا کٔرِتھ بہٕ چھُس یہِ سورُے پیک خرچاوان اَکہِ دۄہ یُس زَن یہِ ڈۄڈ جی بی ڈیٹا چھُس بہٕ خرٕچ کران تہٕ اَدٕ چھُس بہٕ شۄنٛگان تہٕ یُس وَنۍ سون یُس یہِ علاقہٕ چھُ ییٚتہِ چھُ اۭں نیٹؤرک اَصٕل چلان خاص کر اِیرٹل مگر یُس جیو چھُ سُہ چھُ تھوڑا کَمے پَہن چلان تہٕ باقی نیٹؤرک چھِ نہٕ اتہِ یوٗز کران أسۍ کیٚنہہ بی ایس این ایل وغیرہ ہُہ یہِ تہٕ بی ایس این ایل چھُ ییٚتہِ تھوڑا سگنل رَٹان کَم پہم بیٚیہِ جیو تہٕ مگر اِیرٹلُک یُس چھُ یِم سمہٕ تِم چھِ چلان اَصٕل پٲٹھۍ تِمن چھُ ڈیٹا پیکس نیران کَمے ٹایم تِکیازِ سپیٖڈ چھِ آسان جان تہٕ وۄنۍ گوٚو فایو جی تہِ لانچ لِہذا کٔرِتھ أسۍ ہٮ۪کو ؤنِتھ أسۍ چھِ اَصٕل پٲٹھۍ یہِ ڈیٹا ہٮ۪کان خرچٲیِتھ تہٕ اَصٕل پٲٹھۍ چھِ ہٮ۪کان أسۍ کانٛہہ تہِ براؤزنگ کٔرِتھ کانٛہہ تہِ ڈَوُن لوڈ کٔرِتھ موٗویٖز تہِ ہٮ۪کو أسۍ آن لین وُچھِتھ تہٕ تیُتھ چھُ ییٚیتہِ نیٹؤرک ایرٹلَس مگر جیو ہٮ۪کو نہٕ أسۍ ؤنِتھ کیٚنٛہہ تَکیازِ جیووَس چھِ سِگنل کَم پہن تہٕ جیو چھُ کَمے پہم چلان